اَوا مےٚ چھِ اوُٹ ڈور ایکٹیویٹیٖز واریاہ پسنٛد یَتھ منٛز یِوان چھُ سومِنگ کِرکَٹ گنٛدُن ٹریکنگ کَرٕنۍ والی بال گنٛدٕنۍ فُٹ بال گنٛدٕنۍ باقی باقی چیٖز یِم أسی نیٚبرٕ کٕنۍ چھِ گنٛدان مےٚ چھِ تِم واریاہ پسنٛد یِوان